اَسلامُ علیکُم گوسِیا جی تُہۍ چھِ حظ ٹھیٖک گرِ چھِ حظ سٲری ٹھیٖک تُہۍ ؤنتو حظ پانَس مُتعلِق تُہۍ کَتہِ چھِو روزان زٲمٕتۍ کر چھِو پَنٕنہِ ایجوٗکیشنہِ مُتعلِق ؤنیو تُہۍ بیٚیہِ ؤنیو تُہۍ آز کیاہ کٲم کرا چھُ آز کیاہ چھُو تُہۍ کران

ٹینتھہٕ ٹُویلتھہٕ اَلیوینتھہٕ ٹُویلتھہٕ کوٚر مےٚ گٔرلٕز ہایر سیکَنڑری پُلواما گریجویشن کٔر مےٚ گورمیٚنٹ ڈِگری کالج پُلوامِس منٛز پَتہٕ چھُ اَمہِ مٔزیٖد کٔر مےٚ تعلیٖم پی جی کوٚر مےٚ کَشمیٖر یونیورسِٹی ہاں آز چھَس بہٕ گرِ آسان بہٕ چھَس وۄنۍ ٹھوڑا کُکِنگ وُکِنگ تہِ ہیٚکان کٔرِتھ اَصٕل پٲٹھۍ باقٕے کٲم تہِ گرٕ کٲم چھَس بہٕ ہیٚکان سٲرٕے کٔرِتھ اَمہِ مٔزید وارِ سۭتۍ تہِ کران کٲم مطلب ہاکھ رُوُن گۄگجہِ مُجہِ سورُے کیٚنٛہہ چھَس بہٕ ہیٚکان وۄنۍ مطلب مےٚ چھُ ہیٚچھان وۄنۍ چھس بہٕ تھوڑا تھوڑا چھَس بہٕ وارِ کٲم تہِ کران وۄنۍ